ہٮ۪لو اسَلامَ علیکُم ہٮ۪لو وَعلیکُم اَسَلام علیکُم اَصٕل پٲٹھۍ حظ ٹھیٖک صحت چھو حظ ٹھیٖک أسۍ حظ چھُ یوٗنس تُہۍ چھِو حظ سَجاد حُسین یہِ اَچھا تۄہہِ چھُو حظ ؤرک شاپ چھُو حظ تُہۍ گاڑین ماڈفِکیشن کَران اَہن حظ تُہۍ چھُو حظ گاڑین ماڈفِکیشن کَران حظ اَسہِ حظ أسۍ گٲڑۍ حظ آلٹو ایٹ ہنٛڈرنٛڈ تَتھ حظ ٲس تھوڑا ماڈفِکیشن کَرٕنۍ حظ اَسہِ حظ چھُ اَکھ تَتھ حظ چھُ اَسہِ اٮ۪لَے ویٖل لگناوٕنۍ بیٚیہِ چھِ نمبر زورس پٮ۪ٹھ اَسہِ حظ چھِ تھوڑا اَسہِ چھِنَہ حظ آسان مطلب اِنڈِکیٹر ڈٮ۪کوریشن ہیو کرناوُن اَہن حظ اَہن حظ اَہن حظ اگر حظ برٛیکہِ تہِ ٲس ماڈفِکیشن کرٕنۍ حظ تَتھ سس ٲس تھوڑا ٹٮ۪پنٛگ ہِش کَرناوٕنۍ تَتھ حظ چھِ سِکریچ آمٕتۍ وَنہِ حظ چھِ تتھ ٹیپنٛگ کَرناوٕنۍ حظ

اَہن اَہن اَچھا ٹھیٖک ٹھیٖک بیٚیہِ چھُنَہ حظ یہِ حظ ٲس بیٚیہِ حظ اوس بیٛاکھ اَکھ اَسہِ اِشوٗ حظ بیکہِ ہُنٛدٕے تَتھ حظ ٲس کٲم کَرٕنۍ چھُنَہ حظ پٲتِکِنۍ مڈگَڈس بٔنکِنۍ أڑۍ لٮ۪کھن ناو شاو سُہ تہِ حظ اوس ناو اوس لٮ۪کھناوُن تَتھ مڈٕ گڈس بٔنکِنٮ۪تھ اگر حظ کُنہِ جایہِ تہِ ہٮ۪کو ناو لیٚکِتھ ویٖلن چھَنَہ ویٖل کَور کھلناوان سُہ چھُنَہ سُہ تہِ حظ اوس کھالُن اَسہِ أکِس بیکہِ حظ چَلو چَلو تُل حظ ٹھیٖک حظ چھُ اوکے سر اوکے سر